میوٗن فیٚورِٹ سَبجَکٹ یُس ہسا میٲنِس سکوٗلَس منٛز اوس سُہ ہسا اوس فِزِکٕس مےٚ حظ اوس فِزِکٕس واریاہ پسنٛد تَتھ سۭتۍ سۭتۍ ہسا اوس مےٚ میتھامیٹِکِس تہِ واریاہ پسنٛد لَگان یہِ ہسا چھُ اَکھ واریاہ اَصٕل سَبجَکٹ یہِ ہسا چھُ واریاہ اِنٛٹرسٹنٛگ تہٕ اَتھ منٛز ہسا چھِ اِنسان دٮ۪ماغَس سونٛچہٕ ناو سونٛچنَس پٮ۪ٹھ مجبوٗر گژھان تَوے ہسا چھُ مےٚ فِزِکٕس واریاہ پٮسنٛد کیٛازِکہِ مےٚ ہسا چھُ برین سٹارمنٛگ واریاہ پسنٛد یہِ ہسا چھِ یہِ ہسا چھِ سُہ سَبجَکٹ یُس مےٚ باسان چھُ یٔمۍ سٲنۍ زندگی پورٕ پٲٹھۍ تھٔوٚو بَدلٲیِتھ ٹیٚکنالجی سٲرٕے ہسا چھِ أمی بٲیِس اگر نہٕ سٲرٕے چھِ امے بٲیِس البتہ توتہِ چھِ أمۍ ایٚٹی نَیِنٹی پٔرسَنٛٹ امہِ کُے کَنٛٹربیوشَن یُس ہسا سون میوٗن سُہ سَبجَکٹ یُس ہسا مےٚ ٹَف اوس لَگان سُہ ہسا اوس ہسٹری ہسٹری منٛز ہسا ٲس پیٚوان یِم واریاہ یِم پرٲنۍ ڈیٹ یاد واد کَرٕنۍ تہٕ بیٚیہِ اوس پیٚوان یاد تھاوُن اۭں واریاہ زیادٕ ییٚمہِ کہِ وَجہ سۭتۍ ہسٹری اوس تھوڑا بہت ٹَف لَگان تہٕ میٲنۍ ہے یِم تہِ میٲنۍ میٚمری میٲنِس سُکوٗلَس منٛز چھِ تِم ہسا چھِ میٲنۍ ہیٚپی میٚمریِز تِم ہسا چھِ تِم یاد گار چیٖز یِتھ پٲٹھۍ سٲنۍ فیروٮ۪ل پارٹی چھِ تہٕ یا ییٚلہِ ییٚلہِ یارَن سۭتۍ پٔتمہِ لَٹہِ سَمکھٲے تِم ہسا چھِ میٲنۍ کیٚنٛہہ اصٕل میٚمریٖز ییٚلہِ أسۍ سکوٗل گاڑِ منٛز ٲسۍ واپَس وَسان تِم ہسا چھِ میٲنۍ سارِوٕے کھۄتہٕ اصٕل میمری وٕنیُک تانۍ زِ یِم تہِ مےٚ سُکوٗلَس منٛز میمری چھِ گُزریمٕژ تِم ہسا چھِ میٲنہِ وٕنیُک تانۍ چہِ بیسٹ میمری تَوے ہسا چھُس نہٕ بہٕ کُنہِ تہِ کانٛہہ خاص میمری نِوان کینٛہہ ٹیٖچرَن سۭتۍ ٹایِم گُزارُن یِم میمری چھِ مےٚ وُنہِ تہِ دٮ۪ماغسٕے منٛز